اَتھ مَنٛز چھُ واریاہ زیادٕ چیٚلینٛجِز یِوان اگر کانٛہہ سویمِنٛگ آسہِ کَران کشمیٖری یِمن دٔریاوَن ؤریاوَن مَنٛز گۄڈنیُکُے چھُ یِوان آ فِزیکَل چیلینٛج دوٚیُم چھُ یِوان ایٚن ایٚنوارامٮ۪نٹَل چیٚلینٛج ترٛیٚیِم چھُ یِوان اِنفراسٹرکچرل چیلینٛج گۄڈنِیُکُے چھُ یِوان فِزیکَل چیلینٛج اَتھ مَنٛز چھُ یِوان مَطلَب کہِ یُس گۄڈنِیُکُے چھُ یِوان اَتھ مَنٛز اگر آب آسہِ تُرُن یِتھٕ پٲٹھۍ کہِ گلیشرَن مَنٛز یا دٔریاوَن مَنٛز أکہِ آب آبُک حرارت واریاہ زیادٕ کم تَمہِ سۭتۍ ہیٚکہِ جِسمٲنی حرارت ییٚمِس سویمَرَس کم گٔژھِتھ مَطلَب کم گٔژھِتھ ییٚمہِ سۭتۍ واریاہ زیادٕ أمۍ سٕنٛدِس صحتَس پٮ۪ٹھ پیٚیہِ اَثَر یا دوٚیُِم چیٖز چھُ اَگر کابہٕ یُس یہِ چھُنا آبُک سُہ آسہِ رفتار واریاہ زیادٕ تَمہِ سۭتۍ تہِ ہیٚکن واریاہ زیادٕ حٲدۍثہِ بٔڈِتھ ترٛیٚیِم چھُ اَگر اَسہِ نہٕ پتاہ آسہِ آبُک سَنٮ۪ر کوٗتاہ چھُ تَمہِ سۭتۍ تہِ ہیٚکَن حٲدۍثہِ گٔژھِتھ اگر نہَ اَسہِ پتاہ آسہِ آبُک سَنٮ۪ر کوٗتاہ چھُ یِمن دٔریاوَن ہُنٛد سَنٮ۪ر کوتاہ چھُ ژوٗرِم چیٖز اگر نہٕ اَسہِ سا یہِ آب آسہِ صاف مَطلَب کِہیٖنٛۍ تَمہِ سۭتۍ تہِ ہیٚکَن واریاہ زیادٕ حٲدۍثہِ بٔڈِتھ مَطلَب کہِ اِنسان ہیٚکہِ نہٕ آرام سان یہِ مَطلَب سرٛانٛٹھ وٲیِتھ کِہیٖنٛۍ یِتھٕے پٲٹھۍ چھ دوٚیِم یِمَن ایٚنوارانمٮ۪نٹَل چیٚلینٛج مَطلَب کہِ ماحولی چیٚلینٛج اَتھ مَنٛز کیٛاہ چھُ یِوان گۄڈنِکُے چھُ یِوان یُس زیاد تَر چھ اَزکَل گۄڈنِکُے چھُ یِوان اَتھ مَنٛز واٹَر پوٚلیٛوٗشَن کہِ یُس آب آب چھُ مَطلَب گَنٛدٕ آمُت کَرنہٕ کِتھٕ پٲٹھۍ یا چھُ آمُت یہِ اِنسان نہِ حَرکَتو سۭتۍ گَنٛدٕ کٔرِتھ یا چھُ ژھۅٹہٕ سۭتۍ یہِ گَنٛدٕ کوٚرمُت لُکو اَمہِ سۭتۍ تہِ چھ پٮ۪وان أکِس سویمَرَس چیٚلینٛج فیس کَرُن دوٚیُم چھُ یِوان اَتھ مَنٛز اگر موسَم گَژھِ چینٛج موسَم اگر چینٛج گَژھِ تَمہِ سۭتۍ چھِ گَژھان یا چھُ گَژھان آبُک حرارت واریاہ زیادٕ کم تَمہِ سۭتۍ تہِ ہیٚکہِ اِنسانَس واریاہ زیادٕ یہِ نۅقصان یہِ وٲتِتھ یا اگر آبُک یہِ رفتار اوس واریاہ زیادٕ تَمہِ سۭتۍ تہِ ہیٚکَن حٲدۍثہٕ بٔڈِتھ یا کالٹی یعنی کہِ صاف اوس نہٕ آب کہِ اَمیُک سرَنَر یا اوس زیادٕ تَمہِ سۭتۍ تہِ ہیٚکَن حٲدۍثہٕ بٔڈِتھ یِتھٕے پٲٹھۍ چھُ ترٛیٚیِم ٲبی زنٛدَگی اَکھ سویمَر ہیٚکہِ کَمیُک شِکار گٔژھِتھ ٲبی جانوَرَن ہُنٛد یِتھٕے پٲٹھۍ چھُ مَطلَب ٲبی زنٛدَگی چھِ اَتھ پٮ۪ٹھ اَثَر کَران ترٛیٚیِم چھُ یِوان اِنفراسٹرکچرل چیٚلینٛج مَطلَب کہِ اَگر نہٕ روڑ آسہِ توٚتانۍ صحیح کِہیٖنٛۍ راستہٕ آسہ نہٕ اَصٕل پٲٹھۍ کِہیٖنٛۍ یا اَسہِ آسَن نہٕ تِم چیٖز کِہیٖنٛۍ یِم اَسہِ سیف کَرَن أکِس مَطلَب سویمَرَس یِتھٕ پٲٹھۍ سیفٹی میجٲرٕس چھ یِوان لایف گاڑس چھِ یِوان یا اِکوِپمٮ۪نٛٹٕس چھِ یِوان بیٚیہِ چھُ مَطلَب یہِ اگر سویمِنٛگ ییٚتہِ سرٛانٛٹھ چھِنا وایان تِم ایریا آسان کم سُہ تہِ چھُ اَتھ یہِ اَث اَثَر کَران یا ژوٗرِم وَنو أسۍ ہیٚلتھ چیٚلینٛج مطلب صحت کِنۍ کیٛاہ چیٚلینٛج چھُ پٮ۪وان أکِس سویمَرَس فیس کَرُن آ گۄڈنیُکُے چھُ یِوان واٹَر بانٛڈ ڈِزیٖزِز مَطلَب کہِ یِم آ یُس ٲبی بیٚمٲری چھِنا پٲدٕ گَژھان سُہ تہِ سُہ تہِ چھُ اتھ اَثَر کَران گۄڈنیُکُے چھُ یِوان اَتھ مَنٛز چھُ یِوان ٹایفایڈ چھُ یِوان کالرا چھُ یِوان ڈَہیریا چھُ یِوان یِتھٕے پٲٹھۍ چھُ یِوان آلٹِٹیٛوٗڈ سِکنٮ۪س اگر مَطلَب سویمِنٛگ گٔے واریاہ زیادٕ یا ہاے آلٹِٹیٛوٗڈَن تانۍ تَمہِ سۭتۍ ہیٚکہِ نوز بُلیٖڈِنٛگ تہِ گٔژھِتھ یا آکسیٖجَنٕچ یۅسہٕ آ یہِ أنٛدرٕ لیٚوَل چھِ سۄ ہیٚکہِ واریاہ زیادٕ کم گٔژھِتھ یِتھٕے پٲٹھۍ چھُ یوان کہِ أسۍ کِتھٕ پٲٹھۍ ہیٚکو مَطلَب سویمَر کِتھٕ پٲٹھۍ ہیٚکہِ یُس سرانٹھ واین وول آسہِ سُہ کِتھٕ پٲٹھۍ ہیٚکہِ آرام سان یَس یہِ سیفٹی سان سُہ کِتھٕ پٲٹھۍ ہیٚکہِ سرٛانٛٹھ وٲیِتھ کٔمَن کَشمیٖری واٹَر باڈ باڈیٖزَن مَنٛز مَطلَب کہِ اَسہِ چھُ تھاوُن بیٚیہِ یُس کشمیٖری موسَم چھُ سُہ چھُ دھیانَس مَنٛز تھاوُن گۄڈنیُکُے اَگر وُچھو أسۍ سُپرِنٛگ سُپرِنٛگ مَطلَب کہِ سونٛت یُس مارچ ٹُو مئی یَس تانۍ چھُ آسان اَگر اَمہِ وِز چھُ آسان آبُک یُس ٹیٚمپریچَر چھُنا آسان مَطلَب حرارت سُہ چھُ آسان تھوڑا بہت زیادٕ یُس آ مَطلَب خَطرٕ ہیٚکہِ ٲسِتھ تھوڑا بہت طوفانُک یا امیُک یہِ رفتار ہیٚکہِ زیادٕ ٲسِتھ أسۍ کِتھٕ پٲٹھۍ بَچاوو اَتھ مَطلَب سونٛتَس مَنٛز آ کیٚنٛہہ اَکھ زٕ مَطلَب ٹِپس چھِ اَسہِ چھِ گۄڈٕ آبُک حرارت وُچھُن بیٚیہِ چھ اَسہِ وُچھُن مَطلَب کہِ وُچھُن حٲدۍثُک رِسِک چھُ ما چھُ بیٚیہِ چھِ اَسہِ کٲنٛسہِ ٹرٛینرَس سۭتۍ سرٛانٛٹ وایِنۍ دوٚیُم چھُ یِوان سونٛت سونٛت چھُ یِوان جوٗن ٹُو اَگَسٹَس تانۍ اَتھ مَنٛز چھ اَسہِ یِتھٕ پٲٹھۍ یِتھٕے پٲٹھۍ آبُک یُس حرارت چھُ آسان سُہ چھُ آسان سونتہٕ کھۄتہٕ زیادٕ مَطلَب کہِ یِم خَطرناک چیٖز چھِ اَتھ مَنٛز چھِ آسان زیادٕ یُس تاپھ چھُ آسان وُلٹہٕ مَطلَب کہِ زیادٕ ہایپَر تھٔرمیا ہیٚکہِ گٔژھِتھ حرارت ہیٚکہِ زیادٕ بٔڈِتھ اِنسان سٕنٛز سُہ تہِ ہیٚکہِ مَطلَب اِنسانَس اِفیٚکٹ کٔرِتھ أسۍ کِتھٕ پٲٹھۍ بچو گۄڈنٮ۪تھٕے چھِ اَسہِ اَسہِ چھِ تَمہِ وِزِ سرٛانٛٹھ وایِنۍ ییٚمہِ وِز تھوڑا مَطلَب کہِ تھوڑا یُس حرارت آسہِ دۅہُک سُہ آسہِ تھوڑا بہت کم بیٚیہِ چھِ اَسہِ ہمیشہِ سَن سِکریٖن مَتھٕنۍ سیفٹی اِکوِپمٮ۪نٛٹس یا ہیٹ لگاوٕنۍ بَس ہَرُد ہَردَس چھُ یہِ ہَرُد چھُ یِوان سیٚپٹمبَر ٹُو نَوَمبَرس تانۍ اَتھ مَنٛز چھِ آسان یُس یہِ آبُک أسۍ چھِنہٕ آب چھُنہٕ آسان صاف کِہیٖنٛۍ اَسہِ چھُ بیٚیہِ یہِ یُس آبُک ٹیٚمپریچَر چھُ یا حَرارت چھُ سُہ چھُ اَسہِ یہِ وُچھُن وِِنٹَر چھُ یِوان ڈیٚسمبَر ٹُو فیٚبرؤری اَتھ مَنٛز چھُ آسان آبُک حرارت واریاہ زیادٕ کم گوٚمُت یعنی کہِ ہایپو تھرمیا ہیٚکہِ گٔژھِتھ جِسمٲنی حرارت ہیٚکہِ واریاہ زیادٕ کم گٔژھِتھ اِسلیے چھِ اَسہِ کلودِنٛگ یُس پلَو چھِنا تِم چھِ اَسہِ واریاہ زیادٕ لاگٕنۍ بیٚیہِ چھِ اَسہِ سرٛانٛٹھ وایِنۍ کٔمِس سۭتۍ ییٚمِس تَجرُبہٕ آسہِ واریاہ کالُک یِتھٕے پٲٹھۍ سیٖزنَل ویریشَن چھِ یِوان واٹَر ٹیٚمپریچَرَن مَنٛز یِتھٕ پٲٹھۍ مےٚ ووٚن سُپرِنٛگَس مَنٛز چھِ آسان تھوڑا بہت یہِ وُشُن آب یُس سونتَس مَنٛز چھُ آسان تھوڑا بہت زیادٕ توٚت آب آٹمس منٛز مَطلَب کہِ یُس ہَردَس مَنٛز چھُ آسان یُس صاف چھُ نہٕ آسان آب کِہیٖنٛۍ ونٹرس مَنٛز چھُ آسان واریاہ زیادٕ کم ٹیٚمپریچَر یِتھٕے پٲٹھۍ چھِ اَسہِ مطلب یِم سیفٹی ٹِپس تھاوٕنۍ دھیٛانس مَنٛز تیٚلی ہیٚکو أسۍ آرام سان سوِیمِنٛگ کٔرِتھ